یوٚتَتھ تام ٲں اِنڈیا ہچہِ ہِسٹرٛی ہُنٛد سوال چھُ یہِ چھِ روٗزمٕژ ٲں فُل آف بہٕ وَنہٕ اَپٕس اینٛڈ ڈاوُنٕز ہیٛور بۄن چھِ روٗزمٕژ اَمِچ ہِسٹرٛی اَتھ چھِ واریاہ زیادٕ اِمپارٹیٚنٕس کیٛازِکہِ ٲں یُس ہنٛدوستان اِنڈیا چھُ یہِ اوس نہٕ دۄہے اَکھ آزاد مُلک کیٚنٛہہ کُنوُہ شٮ۪تھ تہٕ ستہٕ تٲجیَس منٛز میلے اَتھ آزٲدی ٲں انگریٚزَن نِش یہِ اوس انٛڈَر بِرٛٹِش روٗل یِوان اَؤے چھِ برٛٹِشو کٔرمٕژ دۄن ہَتَن ؤرۍ ین ٲں یِمن پٮ۪ٹھ حکوٗمَت یمہِ وِزۍ یِمن پٮ۪ٹھ ظلم تہِ اوس چلان

ساروٕے کھۄتہٕ ٲں اِمپارٹیٚنٹ لیٖڈَر اگَرٔے یُس بہٕ وَنہٕ میٛانیٚن نَظرَن تل چھُ سُہ چھُ مہاتما گانٛدھی یِیٚمۍ زَن واریاہ اَکھ اِمپارٹیٚنٹ کرٛیٛوٗشَل رول اَکھ ٲں پٕلے کوٚر جیٛوٗرِنٛگ آزٲدی یا بھگت سِنٛگھ وَنو تیٚمۍ تہِ کوٚر واریاہ اَکھ اِمپارٹیٚنٛٹ پٕلے رول مگر یُس مہاتما گانٛدھی سُنٛد رول چھُ تٔمۍ سُنٛد اوس واریاہ زیادٕ اِمپارٹیٚنٹ تیٚمۍ تور لوٗکَن سَمٕجھ کہِ نا اسہِ پَزِ نہٕ روزُن یِہُنٛد غلام کینٛہہ اسہِ پَزِ روزُن ٲں سیٚلٕف سَسٹینیٚنٕس پَزِ اسہِ کَرٕنۍ یِمَن پٮ۪ٹھ یوٗتاہ أسۍ زیٛادٕ ڈِپیٚنڈیٚنٛٹ روزو تیٛوتاہ روزو اسہِ یِمَن اَنٛڈر محتاج تیٚمۍ ہیٚچھنٲے پَتہٕ تِم ٲں لوٗکھ کہِ نا اگرٔے أسۍ پانہٕ کَرو مینِفیٚکچَر یا ٲں بَناوو چیٖز أسۍ تہٕ اسہِ مۄکلہِ ڈِپیٚنڈیٚنٕس مۄکلہِ اسہِ انٛگریٖزَن پٮ۪ٹھ تہٕ اَلٹِمیٹلی کیٚنٛہہ موٗمیٚنٛٹ تُلۍ تِمو کیٚنٛہہ قدم تُلۍ تِمو ییٚمہِ سۭتۍ ہنٛدوستانَس میلے پَتہٕ آزٲدی تہٕ تِم گٔے یِمَن انگریٚزَن نِش آزاد تہٕ آز چھُ ہنٛدوستان اَکھ آزاد مُلک واریاہ ڈیٚولَپٕڈ مُلک چھُ آز یِوان ہنٛدوستان ماننہٕ تہٕ کَنسِڈَر کَرنہٕ